اَسہِ حظ چھُ لَگان یِم اٮ۪پلِکیشنہٕ یہِ ہسا یہِ واریاہ ضٔروٗرَتھ اَسہِ چھِ لَگان ضٔروٗرَتھ اَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان پَگاہ اَگر بَچہٕ آسہِ سُہ چھُ ہٮ۪کان پٔرِتھ دوس چھُ آسان کانٛہہ تِم یہِ ہسا یہِ تٔمِس چھُ سُہ تہِ چھُ ہٮ۪کان رٲبطہٕ کٔرِتھ أسۍ چھِ چَلاوان یا وَٹسَپ أسۍ چھِ چَلاوان فیس بُک اَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان دُنہِچ یۄس خبر اَتر بوٗزِتھ یہِ ہسا یہِ دُنہِکۍ حالات وٕچھِتھ یا یہِ ہسا یہِ باغہٕ وول چھُ پَگاہ دوا دِوان سُہ چھُ گۄڈٕ دَپان گَرِکٮ۪ن دَپان چھُکھ ہے تُہۍ وٕچھِو سا یہِ ہسا یہِ موبایلَس فیس بُک کھوٗلِو وٮ۪دَر وٕچھِو وٮ۪دَر اَپڈیٹ چھِ أسۍ وٕچھان روٗد کَر چھُ أسۍ کَر ہٮ۪کو پنٛنٮ۪ن باغَن دوا دِتھ اَگر یہِ ہسا موسِم خراب ہایہِ أسۍ یہِ ہسا یہِ وٮ۪دَر أسۍ چھِنہٕ ہٮ۪کان تَتھ ڈیٹَس پٮ۪ٹھ دوا دِتھ کیٚنٛہہ بیٚیہِ چھِ أسۍ ہٮ۪کان اَمہِ سۭتۍ پنٛنٮ۪ن رِشتہٕ دارَن سۭتۍ یہِ ہسا یہِ رٲبطس منٛز روٗزِتھ تِم ہٮ۪کَن اَسہِ سۭتۍ وَٹسَپ ہٮ۪کَن چلٲیِتھ پَگاہ آسہِ کٲنٛسہِ ہُنٛد نَمبَر یہِ ہسا یہِ یہِ اَسہِ ضوٚرَتھ سُہ چھُ اَمہِ تھرٛوٗ اَسہِ یہِ ہسا یہِ ہٮ۪کان لوکیٹ گٔژھِتھ موبایلہٕ تھرٛوٗ کانٛہہ اٮ۪پلِکیشَن چھِ آسان پَگاہ یا گورمٮ۪نٛٹٕچ سِکیٖم چھِ آسان کیٚنٛہہ اَمہِ سۭتۍ حظ چھُ اَسہِ ہٮ۪کان فٲہدٕ میٖلِھ بیٚیہِ چھُ پَگاہ کیٚنٛہہ فارَم چھِ نیران آن لایِن کیٚنٛہہ تہِ چھُ آسان کَرُن بَچَس اَکثر چھُ وٕنۍکٮ۪ن اَسہِ یہِ ہسا یہِ لَگان أتھۍ بَچَس پَرنَس ضٔروٗرت تہٕ اَمہِ سۭتۍ چھُ اَسہِ یہِ ہسا یہِ فٲہدٕ میلان تہٕ اَمہِ سۭتۍ چھِ اَسہِ فٲہدَے میلان نۄقصان چھُنہٕ واتان اَمہِ سۭتۍ کیٚنٛہہ ییٚلہِ أسۍ یہِ صحیح طریٖقہ اِستعمال کَرو تہٕ اَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان یہِ ہسا یہِ یا پَگاہ چھُ اَسہِ سون کانٛہہ بَچہٕ نٮ۪بَر کُنہِ کَنٹرٛی گژھان پَرنہِ یا کیٚنٛہہ جاب کَرنہِ تہٕ یہِ ہسا چھُ فٲہدٕ منٛد أسۍ چھِ گَرِ بِہِتٕے تٔمِس سۭتۍ ہٮ۪کان کَتھ کٔرِتھ سُہ ہٮ۪کان اَسہِ سۭتۍ کَتھ کٔرِتھ سُہ ہٮ۪کان گَرِکۍ حال چال ؤنِتھ أسۍ ہٮ۪کان تٔمِس ؤنِتھ ژٕ چھُکھا ٹھیٖک موسِم کیُتھ اَتہِ یہِ یہِ ہسا یہِ گَرِ چھُس مول موج تٔمِس سۭتۍ ہٮ۪کان رٲبطس منٛز روٗزِتھ وٕنہِ یا پَگاہ چھُ کانٛہہ کیٚنٛہہ تہِ نِوٕز آسان دُنہِکۍ حالات أسۍ چھِ ہٮ۪کان مُکَمل گرِ وٕچھِتھ أنٛدرٕ کَنہِ کَتہِ کیٛاہ گوٚو کَتہِ کیٛاہ چھُ گژھان تہٕ یہِ حظ چھُ اَسہِ فٲہدٕ واتناوان